السلامُ علیکُم ڈاکٹر صٲب ٹھیٖک چھُوا آ تُہۍ چھُوا ڈٔرمٹالِجِسٹ تُہۍ چھِوا پَتہ مےٚ چھِ نیران پِمپٕل واریاہ زیادٕ وۄنۍ کَریو مےٚ یِمَن دَوا وَوا واریاہ مگر یِمَن چھَنہٕ فرق گَژھان کِہیٖنۍ مطلب دَوا مٔتھِتھ چھِ تویتہِ گَژھان ہَفتَس کھنٛڈَس فرق پَتہٕ چھِ مےٚ یِم بیٚیہِ نیران اَوا یِمو ہٕنٛدۍ چھِ وۄنۍ چھُ بیٛاکھ مَسلہٕ یِمو سۭتۍ چھِ مےٚ پَتہٕ داغ تہِ روزان بٕتھِ اَہَن حظ

اَوا

اَہَن حظ پَنٛنٕۍ چیٖز تھاوٕنۍ الگ اَوا

ٹھیٖک حظ چھُ ٹھیٖک چھُ

اَوا ٹھیٖک چھُ فیس واش تہِ ما مطلب اَمہِ خٲطرٕ کیٚنٛہہ فیس کَمہِ سۭتۍ چھُ واش کَرُن اَمہِ خٲطرٕ کیٚنٛہہ سوپ یا اَوا ٹھیٖک حظ چھُ چلو شُکریہ تُلِو بِہِو